دۄیم یُس مےٚ پروڈکٹ اوٚنمُت اوس یہِ اوس نہٕ ٹھیٖک پروڈکٹ کہیٖنۍ تہِ یہِ آو نہِ مےٚ مطلب بِلکُل تہِ پَسنٛد کہیٖنۍ مےٚ باسیٚو نہٕ اتھ آو مےٚ خاص فایدٕ بیٚیہِ وَنہو تۄہہِ بہٕ یُس مےٚ یہِ پروڈَکٹ اوس امہِ کھۄتہٕ ٲسۍ مےٚ اصٕل پروڈکٹ مِلان مارکیٚٹس منٛز یہِ اوس کُس یہِ پروڈکٹ یُس اوس یہِ اوس وایر کَٹر تار ژَٹنہِ خٲطرٕ اوس یہِ سُہ تار کَٹر یہِ چھُ یِمن تارٕ خٲطرٕ سُے اوس اتھ وچھ مےٚ گۄڈٕنیٚچی کَتھ ٲس اتھ پرابلِم اتھ ٲسۍ سۄ پَلاسٹک وَغیرہ سُہ تہِ اوس نہٕ اتھ ٹھیٖک کہیٖنۍ تکیازٕ یہِ اوس کَرَنٹ دِوان ییٚمہِ ساتہٕ تہِ اِنسان اتھ اِستعمال کرِ ہو اگر پاور آسہ ہا یہِ اوس کَرنٹ دِوان تہٕ اتھ اوس نہٕ سُہ اِنسُلیٹر سیٚود سُہ اوس نہٕ اِنسُلیٹ ہیٚکان کٔرتھ سُہ اوس نہٕ ہیٚکن پاورٕ نِش کَرنٹہٕ نِش بَچاوِتھ کہیٖنۍ دۄیم کَتھ گٔے ییٚلہِ تار ٲسۍ ژَٹان امہِ سۭتۍ یہِ اوس پھیرن یہِ اوس سُہ ہوٚل ہیٚو گَژھان تہٕ اتھ دراے زیادٕ کھۄتہٕ زیادٕ یِم پانٛژھ دَہ دۄہ امہِ سۭتۍ کٔر نہٕ مےٚ بِلکُل تہِ تیژ کٲم کیٚنٛہہ تہٕ یہٕ چھُ مےٚ زیادٕ کھۄتہٕ زیادٕ أکس دۄن مَکانن لوگمُت فِٹنٛگ دوران أنے مےٚ یہِ تار ژَٹنہٕ خٲطرٕ تہٕ مگر یہِ گوٚو موٚنڑ اتھ باسیٚو نہٕ مےٚ زیادٕ ٹھیٖک کہیٖنۍ تہِ